واریاہ کیٚنٛہہ سانٛگٕز چھِ یِم بہٕ پَسَنٛد چھَس کَران کیٛازِکہِ مےٚ چھِ واریاہ زیادٕ سِنٛگِنٛگ پَسنٛد تَوَے چھُس بہٕ تِم بوزان یِتھ کٔنۍ اَکھ سانٛگ وَنو بہٕ تۄہہِ آپ کی نظروں نے سمجھا پیار کے قابل مجھے دل کی یہ دھڑکن ٹھہر جا مِل گٮٔی منزل مجھے آپ کی نظروں نے سمجھا آپ کی منزل ہوں میں ہے میری آپ ہے آپ کی منزل ہوں میں میری آپ ہے کیوں میں طوفان سے ڈرو میرا ساہل آپ ہے